وعلیکُم سلام اَہَن حظ اَہَن حظ اَہَن حظ آ اَچھا اَچھا اَچھا اَچھا آ آ آ کۭتِس چھِ لَگان سٲلِم بَنہِ سٲلِم بٔڈۍ تہِ بَنان لۅکٕٹۍ تہِ بَنان

وۅنۍ حظ ییٚمہِ آیہِ تُہۍ نِیو کٲتیاہ نِیِو تہٕ تٔمی آیہِ چھِ اَتھ کٕژ تانۍ مطلب کۭژاہ لیٚجہٕ چھَو تۄہہِ نِنۍ کَم سے کَم

آ سٲلِم

اَتھ چھِ گول ٹھیکَس منٛز گژھان یہِ کیٛاہ وازٕوان لیٚجہٕ ویٚجہٕ نِیِو تُہۍ سٲلِم سِسٹَم سیٹٕے آ اَتھ گژھِ آسُن گول ٹھیکہٕ یُتھ کالہٕ اگر نِیہِ صُبحَس شامَس چھِ یِم اَنٕنۍ واپَس اَتھ گژھَن پٕنٛژٕہ ساس رۄپیہِ

وَلہٕ سہلٕے چھُ پتہٕ پتہٕ ییٚلہِ یہِ چھُنہٕ حظ یہِ چھُ اَتھ سٲلِم سِسٹَم دیُن بانہٕ تہِ چھِ واریاہ دِنۍ اَپٲرۍ چھُس دیُن لۅکٕٹۍ لۅکٕٹۍ آیٹَم واریاہ یہِ چھُ فُل سیٹٕے دیُن تاشہٕ نارِ دِنۍ ترٛامہِ چھِ دِنۍ سٲلِم کیٚنٛہہ چھُ دیُن آ وۅنۍ اوس تَمیُک سہل پتہٕ سُہ ہٮ۪کَو پتہٕ کٔرِتھ آ آ اَدٕ کیٛاہ اَدٕ کیٛاہ ٹھیٖک چھُ ٹھیٖک چھُ